أکِم سٹییٹ گٔے مدھیہ پرٛدیش دٔیِم سٹیٹ گٔے اُترپرٛدیش ترٛیٚیِم سٹیٹ گٔے ہِماچَل پَردیش ژوٗرِم سٹیٹ گٔے مہاراشٹرٛا پوٗنٛژِم سٹیٹ گٔے وٮ۪سٹہٕ بَنٛگال